واریاہ زیادٕ چینٛج آے اٮ۪نٹَرٹینَس منٛز مطلب کہِ اگر أسۍ پرٛٲنۍ کَتھ کَرو مطلب لُکھ ٲسۍ واریاہ اٮ۪نٹَرٹین کَران مَطلَب ٹی وی ٲسۍ یِوان ریڈیوز ٲسۍ یِوان کَمپیوٗٹٲرٕس ٲسۍ آسان آز تہِ چھِ تم مگر ٹی وی ریڈیو گٔے تُہٕنٛز شاٹیجی تھوڑا کیازکہِ یَنہٕ پٮ۪ٹھ یِم موبایل آے نٔے سماٹ فون آے تمہِ پَتہٕ ٹی وی زیادٕ چھِنہٕ لُکھ کَران یوٗز کینٛہہ مگر یُس سُہ پاسٹ ٹایم اوس پرون وقت اوس تمہِ دۄہ اوس اٮ۪نجاے اِنسان کران زیادٕ اینجاے کیازِ کہِ مطلب گرِکۍ بٲژ ٲس وٕچھان سٲری ٹی وی ریڈیووس پٮ۪ٹھ ٲسۍ خبرٕ بوزان یا بیٚیہِ تہِ واریاہ کینٛہہ اٮ۪نجاے ٲسۍ کَران تہٕ پرٛون وقت اوس زیادٕ اَصٕل واریاہ چینجِز آے تمہِ پَتہٕ آز چھِنہٕ ریڈیو تہِ خاص بوزان آز چھُ موبایلَن پٮ۪ٹھ سورُے کینٛہہ یِوان لَبنہٕ آز چھِ سُہ پرٛون کَلچَرٕے اِنسانَس مٔشتھے گوٚمُت مگر اوس تہٕ سُے اَصٕل کہِ پرٛٲنۍ لوٗکھ ٲسۍ کَران زیادٕ تم ٲسۍ پَتہٕ وَنان ڈانٕس ٲسۍ کَران سِنٛگِنٛگ ٲسۍ کَران ریڈیوَس پٮ۪ٹھ ٲسۍ بوزان ہُتھ پٮ۪ٹھ یَتھ پٮ۪ٹھ مگر آز چھِنہٕ تُہۍ وقت روٗدمُت کِہیٖنۍ